یِتھ کٔنۍ باقیٚن زَبانَن منٛز چھِ شٲعری چھےٚ یا باقٕے باقٕے چیٖز چھِ ڈراما چھِ تِتھٕے کٔنۍ چھِ کٲشِر زَبٲنۍ منٛز تہِ یا یِتھ کٔنۍ اردوٗ پٲٹھۍ چھُ یِوان گیونہٕ یا باقٕے بٲتھ وَننہٕ یِتھٕے پٲٹھۍ چھُ کٲشِر پٲٹھۍ تہِ یِوان وَننہٕ تۄہہِ ہے چھِو بوٗزمُت یہِ کٲشرِکۍ واریاہ بٲتھ رِندا ہو یا ساروی کھۄتہٕ مَشہوٗر یُس گوٚو بومبرو بومبرو یُس سٲرسٕے ہِندوستانَس منٛز چھُ یِوان گیونہٕ یِتھ کٔنۍ کٔنۍ باقین زَبانن منٛز چھِ تِتھٕے کٔنۍ چھِ کَشمیٖرَس منٛز تہِ یَتھ منٛز چھِ شٲعری تہِ یِتھ کٔنۍ اِقبال چھِ تِتھٕے کٔنۍ چھِ کٲشِر شاعر مہجوٗر تہِ یا باقٕے چھِ یہِ مطلب کٲشُر چھُنہٕ تَوے زیادٕ یِوان بوزنہٕ مطلب زیادٕ مَشہوٗر کِہیٖنۍ تِکیازِ یہِ چھُ خٲلی کٲنسہِ کٔشیٖرِ منٛز یِوان وَننہٕ یہِ زَبان یہِ کِتاب یہِ چھِ خٲلی یِوان کٔشیٖرِ منٛز پَرنہٕ اَگر اِنگلِشٕچ کَتھ نِمو سۄ چھےٚ یِوان سٲرسٕے دُنیاہَس منٛز پَرنہٕ کِتاب تہِ تہٕ زَبان تہِ مَگر کٲشِر چھِ یِوان خٲلی کٔشیٖر منٛز پَرنہٕ تَمہِ کِنۍ چھُنہٕ یہِ زیادٕ یِوان بوزنہٕ کیٚنہہ